سانہِ ایریُہُک سَرپَنٛچ یُس زَن چھُ تِہُنٛد ناو چھُ ماشٹَر مُشتاق احمَد تہٕ تِم چھِ اکھ واریاہ اصل پرسنیلٹی تھاوان تہٕ تِہُنٛد ووٚتھ بو چھُ واریاہ زیادٕ اصل اَسہِ چھِ تِمن سۭتۍ اَکہِ پھِرِ مُلاقات سَپدمُت سُہ گوٚو ییٚلہِ أسۍ تِم سٲنِس سُکوٗلَس اَندَر اکھ خصوصی مہمان ٲسۍ تہٕ اَسہِ لوٚگ تِمَن نِش واریاہ کینٛہہ اَسہِ ییٚلہِ تِمَن سۭتۍ کتھ باتھ کوٚر اَسہِ لوٚگ زِندگی مُتلِق واریاہ کینٛہہ پٔتہ تہٕ تِمَن سۭتۍ روٗد اَسہِ اکھ اصل ایٚکسپیٖریَنس تمو ہیٚچھنٲوۍ أسۍ کینٛہہ واریاہ اصل کَتھٕ یِم اَسہِ ہَمیشہٕ خٲطرٕ یاد روزَن تہٕ بیٚیہِ یِم اَسہِ کُنتہِ بَکار لَگَن یہِ ایٚکسپیٖریَنٕس اوس سانہِ باپَتھ واریاہ زیادٕ اصل